اَگر أسۍ وٕچھو واریاہ فٲیدٕ چھُ مِلان گیمٕز گِنٛدنہٕ سۭتۍ گامہٕ کٮ۪ن لُکَن گۄڈٕنیُکُے اَگر أسۍ وٕچھان چھِ اَتھ منٛز یَکجٲہتی چھِ روزان پانہٕ ؤںۍ چاہے سُہ کُنہِ تہِ مزہبُک ٲسۍتَن یا کُنہِ تہِ ایریِہُک ٲسۍتَن گیمٕز چھِ پانہٕ ؤںۍ اَکھ تھاوان تَتھ تہٕ ٲسۍ وَنان یَکجٲہتی چھِ تھاون گیمٕز گیم چھِنہٕ وٕچھان کیٚنٛہہ یہِ کَمیُک مزہبُک چھُ یہِ کَمیُک رِجنُک چھِ سُہ چھِنہٕ گیم گیمہِ منٛز چھِنہٕ یِوان یہِ چیٖز وٕچھنہٕ گوٚو گیم چھِ تھاوان یِکوَٹہٕ یِکوَٹ یِکوَٹ گی چھِ تھاوان گیم بیٚیہِ چھِ گیم اَسہِ تھاوان ڈِسپٕلٕن ڈِسپٕلٕن چھِ اَمہِ سۭتۍ یعنی کہِ ڈِسپٕلٕن آو لَبنہٕ اَمہِ سۭتۍ گیم گِنٛدنہٕ سۭتۍ چھِ یِوان ڈِسپٕلٕن تہِ لَبنہٕ یعنی کہِ اَگر أسۍ وٕچھان چھِ وٕنۍکٮ۪س چھِ واریاہ ڈِسپٕلٕن یِوان لَبنہٕ یِم تہِ آسَن چاہے تِم روٗرَل پیٖپٕل ٲسۍتَن یا باقٕے تہِ ٲسۍتَن بیٚیہِ چھِ اَکھ سوشَل اِنٛٹرٛیکشَن گٔے زیادٕ زیادٕ یعنی کہِ آیہِ لَبنہٕ یعنی کہِ پانہٕ ؤنۍ چھِ اَکھ تعلقات بڑیو لُکَن منٛز ییٚمہِ ساتہٕ یعنی کہِ گامہٕ گامہٕ یعنی کہِ گامہٕ کیو لُکَو لٲگۍ گِنٛدٕنۍ اَکھ پانہٕ ؤنۍ آیہِ اِنٛٹرٛیکشَن آیہِ زیادٕ زیادٕ لَبنہٕ پانہٕ ؤنۍ یعنی کہِ کَنٮ۪کشَن یَتھ أسۍ وَنان چھِ پانہٕ ؤنۍ اَکھ رِشتہٕ بڑیو پانہٕ ؤنۍ اَمہِ سۭتۍ لُکَن منٛز اَکھ اَکھ مطلب اَکھ أکِس آیہِ ؤنۍکٮ۪س چھِ زانان چھِ وٕنۍکٮ۪س زیادٕ اَمہِ گیمزَو سۭتۍ اَتھ چھُ واریاہ مطلب واریاہ تہِ فٲیدٕ آیہِ اَمہِ برٛونٛہہ تہِ مطلب اَمہِ ورٲے تہِ چھِ واریاہ فٲیدٕ یعنی کہِ اَگر أسۍ وٕچھان چھِ وٕنۍکٮ۪س چھِ مان ژٕ سٕٹرَس یا پریشٲنی یا باقٕے چیٖز چھِ یِم تہِ آیہِ یِمَن سۭتۍ تہِ مِلیو فٲیدٕ واریاہ لُکَن اَگر تِم یِمَن منٛز روٗدۍ تِم یعنی کہِ آوُر گِنٛدنَن منٛز روزِ گیمہٕ گِنٛدنَن منٛز روٗدۍ تِم آوُر تِمَن یِم تہِ آسہٕ سٕٹرَس اَگر اوسُکھ یا پریشٲنی ٲسٕکھ تِمَن گٔے سُہ دوٗر یِمَو گیمو گِنٛدنہٕ سۭتۍ تہٕ تِم چھِ وٕنۍکٮ۪س ہٮ۪کان پَنُن ٹایم آرام سان کٔڑِتھ یعنی کہِ گیمہٕ گِنٛدنہٕ سۭتۍ تہٕ بیٚیہِ اَگر أسۍ وٕچھان چھِ یعنی کہِ وٕنۍکٮ۪س یعنی کہِ اَکھ وٕنۍکٮ۪س چھُنہٕ یِوان لَبنہٕ یہِ یعنی کہِ یَکجٲہتی چھِ یِوان ساروی کھۄتہٕ زیادٕ لَبنہٕ وٕنۍکٮ۪س روٗرَل ایریاہَن منٛز